اَسلامُ علیکُم وَرحمتُہ اللہ وَبَرکاتُہ مےٚ چھِ ناو مَسرت ڈِسٹِرٛک بانٛڈی پورہَس مَنٛز کیٛاہ کیٛاہ اوپشَن چھِ ٹرٛانسپوٹیشنٕچ اَگر أسۍ وَنو کہِ یور واتنہٕ کٮ۪ن اگر کانٛہہ دوٗرِم یی تہٕ تٔمِس چھُ تیٚلہِ سرینَگر تامَتھ ہیٚکہِ سُہ ریلوے تہِ تہٕ اِیَرپوٹ توٚتامَتھ وٲتِتھ مگر سرینَگرٕ پٮ۪ٹھ اگر أسۍ کَتھ کَرو ڈِسٹِرٛک بانٛڈی پورہ واتنَس تامتھ تیٚلہِ چھِ صِرف روڈ ویز تیٚلہِ چھِنہٕ تور اِیَر ویز اِیَرپوٹ وغیرہ یا ریل ویل وۄنۍ پَکان کِہیٖنۍ تہِ نہٕ یُس روڈ وے چھِ اَتھ چھِ اَکھ عام اِنسان غریٖب تَر غریٖب اِنسان تہِ ہٮ۪کان اٮ۪فٲٹ کٔرِتھ تہٕ یہِ چھِ ہٮ۪کان اور وٲتِتھ تِکیٛازِ کہِ اَتہِ چھِ بَس وغیرہ یِمَن کِراے چھِ وٕنہِ لِمٹَسٕے منٛز اَمہِ علاوٕ چھِ آٹوٗ وغیرہ تہِ خلَق کَران یا رِکشا تہِ اور واتنہٕ خٲطرٕ مگر یُس اَتھ بوٚڑ بار چٮ۪لینٛج چھِ یِمَن بَس ٲسۍتَن یا آٹوٗ یا کانٛہہ چیٖز یِمَن سۭتۍ سُہ گوٚو ٹایِم کہِ پنٛنہِ ٹایمہٕ برٛونٛٹھ چھِنہٕ ہٮ۪کان یِم نہٕ اَڈٕ پٮ۪ٹھ نیٖرِتھ تہٕ نہٕ اَڈَس تامَتھ وٲتِتھ یُس بوٚڑ بار چٮ۪لینٛج أکِس عام اِنسانَس پٮ۪وان چھِ فیس کَرُن ییٚمِس نہٕ پَنٕنۍ پٔرسٕنَل گٲڑۍ اٮ۪وٮ۪لیبٕل آسہِ البتہ ییٚمِس پَنٕنۍ پٔرسٕنَل گٲڑۍ آسہِ تٔمِس تہِ چھِ یِہوٚے روڈ اختِیار کَرُن مگر تٔمِس چھِنہٕ زیادٕ ٹایم لَگان واتنَس کِہیٖنۍ پَبلِک ٹرٛانَسپوٹ کھۄتہٕ چھِ اَتھ گژھان پٔرسٕنَلَس پٮ۪ٹھ چھِنہٕ زیادٕ خَرچہٕ مگر اَتھ منٛز چھِ اِنسانَس واریاہ زیادٕ سہوٗلیت تہِ فَراہَم آسان بھیٖڑ بھاڑ چھِنہٕ آسان کِہیٖنۍ تہِ نہٕ تہٕ کُنہِ وِزِ یُس بَسہِ منٛز سفر کران چھِ اَکھ اِنسان تٔمِس چھِ پٮ۪وان کُنہِ ساتہٕ واریاہَس ٹایمَس کھڑا تہِ روزُن یُس پَرشٲنی آٹوٗ رِکشاہَس منٛز یا پنٛنہِ پٔرسٕنَل گاڑِ منٛز چھِ پٮ۪وان فیس کَرٕنۍ کِہیٖنۍ تہِ نہٕ مگر اَکھ کامَن چھِ چیٖز چھِ سُہ گوٚو یہِ کہِ سٲلمَن چھِ روڈٕے اختیار کٔرِتھ اور واتُن تہٕ سٲلِمَن ہٕنٛدۍ خٲطرٕ چھِ یہِ کَمفٲٹِبٕل تہِ تہٕ سٲلِم چھِ ہٮ۪کان یہِ اختیار تہِ کٔرِتھ تِکیٛازکہِ اوٚتامتھٕے ووٚن کہِ اَمِچ کِراے چھِ مخصوٗص آسان گورمٮ۪نٹَن تھٲمٕژ وۄنۍ گوٚو ییٖژاہ ہَن کہِ سومو آٹوٗ یا بَس یِمَن چھِ ڈِفرَنٛٹ ڈِفرَنٛٹ کِراے آسان اگر ییٚمِس جلدی جلدی چھِ آسان واتُن سُہ چھُ سوموَس منٛز گژھان تہٕ تٔمِس چھِ واریاہ کَم ٹایِم لاگان اوٚتَس تامَتھ یا تٔمِس چھِ اَصٕل پٲٹھۍ سیٖٹ فَراہَم گژھان یُس رِکشا وغیرہ کَرِ تٔمِس تہِ چھِ سیٖٹ گژھان فراہَم مگر تٔمِس تہِ چھِ لَگان ٹایِم واریاہ تِتھَے پٲٹھۍ یِتھ پٲٹھۍ بَسہِ منٛز چھِ لگان ٹایِم بیٚیہِ چھِ اَکھ چیٖز کہِ یُس یہِ بَس چھِ آسان أمِس چھِ پٮ۪وان واریاہَن سٕٹاپَن پٮ۪ٹھ رُکُن ییٚمہِ سۭتۍ اِنسان سُنٛد واریاہ ٹایِم صَرَف چھِ گژھان شُکریہ